ہاے شُگوٗفتا کیٚاہ چھَکھ وَنان سُہ اوسَا ڈریس کوٚرمُت آرڈر کِنہٕ سُہ اوس تروٚپال کوٚرمُت آرڈر

مےٚ کَریٚو میٚشوٗ پٮ۪ٹھ ڈریس آرڈر مےٚ ٲسۍ بَڑٕ ایٚکٕسپیکٹیشَن بہٕ لاگن سُہ پَگہ خاندَس پٮ۪ٹھ

تٕمَو گۄڈٕنیتھٕے یِتھُے مےٚ آرڈر کوٚر سُہ اوس واریاہ زیادٕ اَصٕل خوٗبصوٗرت ڈریس اَسہِ ہاوان آرڈر گۄڈٕنیھٕے ییٚلہِ مےٚ سُہ آرڈر کوٚر تَمہِ پَتہٕ تَتھ ٲسۍ ایٚکٕسپیکٹِڈ ہاوان ترٛٮ۪ن دۄہَن تانۍ واتہِ سُہ گرٕ اَدٕ ڈیٚلِؤری منٛز کوٚرُکھ تیوٗت لیٹ دَہ دۄہ سوزُکھ گرٕ پَتہٕ ییٚلہِ گرٕ ووت تَتہِ چھَس بہٕ وُچھان سُہ اوس سُہ چھُنہٕ ڈریس اوٚسمُت آرڈر کوٚرمُت کیٚنہہ سُہ چھُ اوسمُت ترُپال کوٚرمُت آرڈر سُہ اوس سیود آیۍ فون کِس ڈَبَس منٛز تِمو تھومُت نوکِیا فون یُس تِمو ہومُت اوسُکھ سُہ نَے اوسُے نہٕ سُہ کَپرٕ سُہ زَن اوس تُرپال سُہ نَے اوسُے نہٕ اَصٕل ڈریس مےٚ کوٚر پَتہٕ سُہ یِتھٕے پٲٹھۍ رِٹٲرٕنۍ مےٚ آو نہٕ سُہ پَسندٕے بیٚیہِ اوس سُہ تتھ تیوٗت تِمو پرایس تھومُت یَتھ نہٕ کانٛہہ حَدٕے چھُ سٔروِس ٲسۍ تِہِنٛز زَبردست گٔٹیا